یہِ چھِ صحیح کَتھ أزِکۍ واریاہ لوٗکھ چھِنہٕ یَژھان اَتھ زٔمیٖندٲری سۭتۍ روزٕنۍ مَصروٗف کِہیٖنۍ تِکیازِ یُس یہِ زٔمیٖندٲری چھِ میانہِ حِساب گۄڈنِچ کَتھ أزِکۍ لوٗکھ کیازِ چھِنہٕ یَژھان اَتھ سۭتۍ مَصروٗف روزٕنۍ تِکیاز تِم چھِ یَژھان ہَر کینٛہہ گوٚژھ مَطلب آسٲنی سان گَژھُن مَثلن أزِکۍ لوٗکھ أزکین لوٗکَن منٛز چھِ آلسیٖپن آمُت یُس یہِ زٔمیٖندٲری ہِنٛز کٲم چھِ یہِ چھِ واریاہ محنتٕچ کٲم تہٕ أزِکۍ لوٗکھ چھِ زیادٕ تر یِم چھِنہٕ پوٗرٕ محنتہٕ سان کَماوان کینٛہہ یِمَن گَژھِ بِہِتھ کھین آسُن اکہِ حِساب تہٕ اَمہِ وَجہ سۭتۍ اگر کٲنٛسہِ ہُنٛد خانٛدان زٔمیٖندٲری چھِ آسان کَران تِم چھِ کران پرٛیفر تِم چھِ موٚزوٗر لاگان یا زٔمیٖنٕے چھِ ژھٕنان کٕنِتھ تہٕ ییٚمہِ وَجہ سۭتۍ تِم چھِنہٕ یَژھان تَتھ منٛز روزُن کینٛہہ کیازِ یہِ چھِ واریاہ محینٛتُک کٲم اَتھ سۭتۍ چھ اِنسان لَگان واریاہَن مَطلب پوٗرٕ ؤرۍ یَس چھِ پیٚوان اَتھ سۭتۍ روزُن مَصروٗف تہٕ تِیوٗتاہ چھِنہٕ أزۍ چہِ جینٛریشنہِ منٛز چھِنہٕ تیٖژاہ ہیکَتھ وَغیرَہ کِہیٖنۍ تہٕ تَمہِ وَجہ سۭتۍ چھِ شایَد وۄنۍ چھِ یِم ترٛاوان ییٚلٕے یہِ تہٕ یُس اَمہِ زٔمیٖندٲری ہِنٛز ایٚہمِیت یہِ چھِ واریاہ زِیادٕ تِکیاز یہِ چھُ مَطلب نیصفہٕ زیادٕ لُکَن ہُنٛد روزگار چھ أتھی پٮ۪ٹھ مَبنی تہٕ یہِ چھِ اسہِ مَطلب غٕذہٕچ محفوٗظ محفوٗظ غذا چھُ یہِ واتناوان ہر کٲنٛسہِ تام مَثلن یہِ چھِ پَننیو اَتھو سۭتۍ یِم زٔمیٖندٲری کَماوان پتہٕ اَسہِ تام واتناوان تہٕ اَمہِ حِساب تہِ چھِ یہِ اَمِچ ایٚہمِیَت واریاہ زِیادٕ اَمہِ سۭتۍ چھِ مِثال یہِ زٔمیٖندٲری چھِ واریاہَن بے روزگارَن روزگار تہِ دِوان اَتھ منٛز چھِنہٕ کانٛہہ پروُن آسہِ ہا کانٛہہ اَنپَڈ آسہِ ہا ہر کٲنٛسہِ چھ روزگار مِلان اَمہِ سۭتۍ چھُ اکہِ مُلکٕچ مُلُک چھُ ترقی کَران تِکیازِ یہِ چھِ واریاہ پونٛسہٕ تہِ اَنان أکِس مُلکَس منٛز تہٕ یُس جی ڈی پی چھِ اَتھ تہِ چھ یہِ زٔمیٖندٲری ہُنٛد چھ لَگ بگ پٕنٛژٕہ پرسَنٛٹ آسان جی ڈی پی یَس کُن گَژھان کیازِ یہِ چھ ہرکُنہِ سیکٹَر کھۄتہٕ زیادٕ چھِ کَران یِہٕے اَتھ منٛز کَنٹِربِیوٗٹ